وعلیکم سلام اَچھا تُہی چھِو جَمیلا اَچھا اَچھا ٹھیٖک وۅنۍ چھُو تۄہہِ اَصٕل پٲٹھۍ فَرق وُنِکٮ۪ن اَچھا ٹھیٖک ٹایَمس پٮ۪ٹھ چھا اَصٕل پٲٹھۍ تُہۍ دوا نِوان

اَچھا ٹھیٖک وۅںۍ سِٹرس نِنٕچ چھَنہٕ کٔہٕںٛۍ تہِ ضروٗرت تُہی ہیٚکِو آرام سان میڈِسن نِیِو پَنٕنِس ٹایمَس پٮ۪ٹھ تہٕ یہِ ٹٮ۪نشن نِنٕچ چھَنہٕ کٔہٕںٛۍ تہِ ضروٗرت نہَ نہَ نہَ دوا چھُ بِلکُل ٹھیٖک وُنہِ گوٚو تۄہہِ اَکھ زٕ دۅہ تہٕ یہِ گَژھِ پانےَ أکِس ہفتس اَنٛدر اَنٛدر گٔژھِو تُہی پانےَ بِلکُل رِکاوَر یِتھٕ کٔنۍ تۄہہِ یہِ گۄڈنٮ۪تھ اوسوٕ یِتھٕے کٔنٮ۪تھ گٔژھِو تُہی بِلکُل رِکاوَر تۄہہِ چھُو نہٕ کٕہٕںٛۍ تہِ ٹٮ۪ن ٹٮ۪نشن ہٮ۪نٕچ ضروٗرت تہٕ بیٚیہِ زیادٕ یہِ کھنٛڈ وَنٛڈ یہِ کٔرِو بِلکُل تُہی بَنٛد مطلب یہِ کٔرِو ایٚوایِڈ یہِ گَژھِنہٕ زیادٕ کھیٚون کِہیٖنٛۍ نہَ نہَ نہَ نہَ یہِ کوٚڈ نا وۅنۍ اَمیُک روٗٹ کاز درٛاو اَسہِ اَسہِ کیٛاہ اوس اَتھ کَرُن کیٛاہ نہَ اوس اَسہِ کَرُن یہِ مۅکلیٛاو وۅنۍ چھُنہٕ کِہیٖنٛۍ باقِین دَنٛدن پیٚیہِ نہٕ کٕہٕںٛۍ فرق بیٚیہِ گوٚو زیادٕ کھۄتہٕ زیادٕ ییٖتیٛاہ تہِ ییٚژھِو تیٛوٗت گٔژھِو تُہۍ یِمن دَنٛدن صفٲئی تھاوٕنۍ آ تُہی مٔہ بٔرِو کانٛہٕے تہِ ٹٮ۪نشن یِتھٕ کٔنۍ تۄہہِ ڈاکٹر صٲبن دوا چھُنو لیٛوٗکھمُت اَصٕل پٲٹھۍ تۄہہِ چھُو تَمی حِسابہٕ نِیُن تۄہہِ ٹٮ۪نشن ہٮ۪نٕچ نہَ کاہٕںٛے ضروٗرت نہَ نہَ بیٚسِکٔلی چھُو تۄہہِ یہِ ییٚمہِ کہِ وجہ سۭتۍ تَوے چھُو تۄہہِ باسان یہِ چھُ اَمیُک تہِ نَتہٕ چھُنہٕ یہِ کِہیٖنٛۍ یہِ چھُ تران ییٚمیُک تہٕ مگر چھُنہٕ یہِ اَتھ دَنٛدس دود کیٚنٛہہ تَمہِ باوجوٗد تہِ ہیٚکِو تُہی مین ڈاکٹر صٲبس سۭتۍ کَتھ کٔرتھ تُہی ہیٚکِو تِمن نِش یہِ پرٛسکرٕٛپشن ہٲوِتھ تہٕ سُہ وَنِو تۄہہِ کیٛاہ چھُ کَرُن ٹھیٖک یِم تہِ مطلب ہارڑ چیٖز چھِ نا سَخت چیٖز یِم چھِ تِم کٔرِو فِلحال تُہی ایٚوایَِڈ مان ژٕ بہٕ چھَس نہٕ ونان تُہی دِیو فاقہٕ تُہی کھیٚیِو اَصٕل پٲٹھۍ مطلب فار ایٚکزامپُل تۄہہِ زَن چھُ یہِ بَتہٕ کھیٚون سُہ کھیٚیِو تُہی تھوڑا سُہ اوٚمُے اوٚمُے کٔرِتھ آ نَرٕم کٔرِتھ نَرٕم نَرٕم چیٖز تہٕ بیٚیہِ مطلب تُرنیٛارٕے گَژھٮ۪س روزُن لایک آیِس کرٛیٖم ہیٚکِو تُہی یوٗز کٔرِتھ اَتھ خٲطر مطلب چھُنا آ بَس باقٕے چھُ یہِ بلکُل ٹھیٖک کِہیٖنٛۍ نہٕ یُس ڈاکٹر صٲبن پرٛسکرٕٛپشن چھِ لیٖچھمٕژ تَتھ چھُ صبحٲے سُہ ٹیبلِٹ گۄڈنٮ۪تھ کھیٚون تہٕ تَمہِ پَتہٕ چھُ پیشنن مان ژٕ دُپہر کے ٹایم تَمہِ تَمہِ وِزِ چھُ دوا ٹھانٛڈٕ چٮ۪ون تہٕ بَس